ریٖسینٹلی کوٚر مےٚ اکھ بیگ آرڈر یُس واریاہ زیادٕ خوٗبصوٗرت تہٕ نُن بون اوس سُہ کَرنو مےٚ کَسٹمایز تہٕ یہِ یہِ مےٚ پَسنٛد اوس یِم پوش پَسنٛد ٲسِم یا یہِ تہِ مےٚ پَسنٛد اوس سُہ لیٚکھنو مےٚ تَتھ بیگَس پٮ۪ٹھ تہٕ سُہ چھُ واریاہ خوٗبصوٗرت بیگ ووتمُت تہٕ واریاہ زیادٕ اَصٕل بیگ چھُ سُہ